یہِ چھُ کوسچن مطلب ایٚکٕسپیرینس کُکِنگ ہٕنٛز تِکیازِ ییٚلہِ بہٕ پران ٲسس مےٚ اوس نہٕ کُکنٛگ ہُنٛد اوس نہٕ مےٚ کینٛہہ بہٕ ٲسس نہٕ مطلب اُکُن کرنٕے ییٚلہِ پتہٕ تھوڑا بٔڑ بٔڑ گٔیس پتہٕ ٲس مےٚ کُنہِ ساتن مطلب موج ونان ہُہ بہٕ ٲسس نہٕ اگر مےٚ موج آسہِ ہا کُنہِ تہِ جایہِ مطلب اگر بہٕ بناوہا نہٕ مان ژٕ چاۓ کپ تہِ ٲسس نہٕ بہٕ پانہٕ بناوان کینٛہہ بہٕ ٲسس ماجہِ کران آلو پتہٕ ییٚلہِ مےٚ خانٛدر کوٚرُکھ مےٚ ٲس پتہٕ موج ونان مان ژٕ تتہِ چھُ آسان وٲرۍوی گرس منٛز چھُ آسان مان ژٕ تتہِ چھُ رنُن آسان تتہِ چھُنہٕ یوتٕے یوت آسان کینٛہہ تتہِ چھُ رنُن تہِ آسان پتہٕ ییٚلہ مےٚ خانٛدر کوٚرُکھ پتہٕ ووٚن مےٚ اکہِ لٹہ ہشہِ تِم ٲسۍ اکہِ طٔریٖقہٕ مطلب رنان أسۍ ٲسۍ یورٕ بییٚہِ طٔریقہٕ رنان پتہٕ ووٚن مےٚ اکہِ لٹہِ ہشہِ مطلب ژٕ رن سیُن ہاکھ ووٚنُن گۄڈٕ مطلب أسۍ ٲسۍ یورٕ کھٮ۪ون أسۍ چھِ ہاکس مسالہٕ وسالہٕ تراوان زیادٕ تورٕکۍ چھِنہٕ تتھ پٲٹھ کھٮ۪وان کینٛہہ پتہٕ کوٚر مےٚ کالیج فون مےٚ ٲسۍ تِم آسہٕ فریٚنڈ میانہِ پرنٕے مےٚ کوٚرُکھ خانٛدر پتہٕ ٲسس بہٕ تِمن کوٚر مےٚ اکہِ لٹہِ تِمن فون ہاکھ کتھ پٲٹھۍ رنان تِم ٲسۍ اسان پتہٕ تورٕ تِم ٲسۍ دپان مطلب ژےٚ چھُ نا ہاکھ تہِ تگان رنُن بہٕ ٲسس دپان نہ مےٚ چھُنہٕ ہُہ تہٕ ووٚن مےٚ تِمو فونس پٮ۪ٹھے کیاہ کیاہ کرُس پتہٕ ووٚن مےٚ بییٚہِ لٹہِ وۄن مےٚ تِمو دۄپُکھ ہے یکھٕنۍ بناو مگر مےٚ ٲس نہٕ پتہ کینٛہہ بہٕ ٲسس کران مٔنٛزۍ بیٚنہِ فون مٔنٛزۍ ٲسس پۄپھہِ کران فون تہٕ مان ژٕ رن مےٚ ؤنو اتھ کیاہ چھُ کرُن ییٚلہ پتہٕ مےٚ باسیو تِمن تہِ ٲس آسان پتہٕ مٔنٛزۍ کٲم پانس بہٕ کر ہا کُنہِ ساتہٕ آسہِ ہا مےٚ کینٛہہ رنُن بہٕ کرہا بیٚنہِ کٲنٛسہِ فون تِم ٲسۍ آسان آوٕرۍ تِم ٲسۍ نہٕ فون تُلان مطلب کامہِ سۭتۍ ٲسۍ آسان آوٕرۍ پتہٕ وچھ مےٚ اکہِ لٹہِ کھُلٲو مےٚ یوٹیوٗب تہٕ ٲسس بہٕ مان ژٕ وٕچھان اۭں بہٕ وٕچھہٕ یہِ کتھ پٲٹھۍ چھُ رنان مگر مٔنٛزۍ چھِ تِم مطلب انگلش پٲٹھۍ ونان مٔنٛزۍ یتھ پٲٹھۍ تہٕ زیادٕ تہِ چھُنہٕ سمج تران کینٛہہ پتہٕ مان ژٕ کھُلوو مےٚ اکھ مان ژٕ یہِ چھٕ یو ٹیٚوب یہِ چھِ سۄ یہِ چٮ۪نل تٔمۍ سٕنٛز مطلب سۄ چھٕ واریاہ اصٕل ہُہ پتہٕ مان ژٕ دوٚپکھ مےٚ یکھٕنۍ بناو مان ژٕ اوٚن مےٚ یہِ دۄد وۄد یہِ چھُ مطلب کانٛہہ چھُ بناوان یکھٕنۍ اکہِ طٔریٖقہٕ کانٛہہ چھُ باناوان بییٚہِ طٔریٖقہٕ پتہٕ دوٚپکھ مطلب یکھٕنۍ اوٚن مےٚ دۄد مطلب لوگ مےٚ سُہ یتھ پاکس لوگُم پتہٕ ترٲیمس یِم ٲلہٕ ترٲیمس دالچیٖن ترایمس مطلب سۄ یکھٕنۍ گے مےٚ واریاہ تی واریاہ اصٕل کیاز بییٚہِ ییٚلہِ مان ژٕ انسان روزِ تتھ سۭتۍ مطلب ہُہ انٹرسٹ روزِ تتھ پٮ۪ٹھ مطلب سُہ چیٖز تہِ چھُ گژھان اصٕل ییٚلہِ خیال تھایہِ تُکُن تروو مےٚ تتھ مسال وسال بییٚہِ ترویمَس تِکیاز یکھنہِ گژھہِ تراوُن گۄڈنیٚتھ ٹھول مان ژ پھٹرٲیِتھ تِتھ پٲٹھۍ چھُنہٕ پھٹان دۄد وۄد کینٛہہ پتہٕ دیُت مےٚ مازس پھُکر تروو مےٚ مطلب تتھ یِم واریاہ چیٖز ویٖز ترٲیمس تہٕ دیُتمَس پھُکر پتہٕ ٲس مےٚ ہش ٲس مےٚ تتٮ۪ن وٕچھان یہِ کیاہ کیاہ چھ کران مطلب سۄ ٲس دپان ہُہ کرُس یہِ کرُ بہٕ ٲسس دپان نہ بہٕ کرٕ وۄنۍ پننہِ طٔریٖقہٕ یتھ پٲٹھۍ مےٚ ہُہ تروو مےٚ تتھ گنٛڈٕ تتھ چھُ پٮ۪وان اڑاومٕے ہیٚو گنٛڈٕ تراوُن تہٕ تروو مےٚ ماز تتھ یِہَے پھُدۍنہٕ وُدۍنہٕ تہٕ مان ژٕ گے ییٚلہِ پتہٕ مان ژٕ کالچن کھیٚیکھ پتہٕ دوٚپکھ نہ ژٕ چکھ ژٕ چکھ رنان ٲسمٕژ ژٕ چکھ مطلب ہُہ ٲکھِت ٲسمٕژ لاگان مگر بہٕ ٲسس پتہٕ مان ژٕ یوٗٹیوٗبس پٮ۪ٹھ وچھان تہٕ یۄتانۍ مےٚ کیاز وُنکینس اگر مےٚ کانہہ تہِ سیُن ونن وُنکینس چھُ مےٚ مطلب ہر کینٛہہ تگان رنُن کینٛہہ تہِ ؤنۍ تن مےٚ چھُ ہُہ بییٚہِ ٲس میٲنۍ ہش ٲس واریاہ تہِ اصٕل رنان بہٕ ٲسس تھاوان بییٚہِ تٔمِس نظر تہٕ مطلب ونکیٚس چھُ مےٚ پرٮ۪تھ کینٛہہ تگان رنُن ونۍکیس چھنہٕ مےٚ سختی یِوان کُنہِ منٛز ونۍکیس چھس بہٕ واریاہ اصٕل رنان